اَگر ہسا أسۍ کٔشیٖر ہنٛدیٚن ریٚوٲتی تہٕ ریٚوٲجی ہُنر مٔنٛدی تہٕ قَصبہٕ کِس بارَس منٛز کَتھ کرو اَتھ منٛز ہسا چھُ یِوان پَشمیٖن شالہٕ کٲم قٲلیٖن کٲم نِقاش نِگٲری فردٕ کٲم آرِ کٲم ووٚوٕرۍ کٲم بیترِ ہسا چھِ یِمَن اَتھ قصبس منٛز یِوان لوٗکھ ہسا ٲسۍ برٛونٛہہ کالہِ پٮ۪ٹھٔے یِمَن قصبَن تہٕ ہُنر مٔنٛدی ہُند اِستعمال کٔرِتھ پَنُن روزگار کَماوان اَگر ہسا أسۍ ویٚستار سان یِمَن ہُنر مٔندِیَن تہٕ یِمَن قصبَن پٮ۪ٹھ نَظر ترٛاوو زِ لوٗکھ کِتھۍ پٲٹھۍ ٲسۍ یِم کران تَتھ منٛز اَگر أسۍ گۄڈٕنیٚتھٕے اکھ مِثال نِموٚو أسۍ ہسا نِموٚو پَشمیٖنٕچۍ مِثال لوٗکھ ہسا ٲسۍ کران کٲم تِم ہسا ٲسۍ یہِ پَشمیٖن یُس یہِ اَتھ کَپُر لَگان چھُ یہِ حٲصِل کرنہٕ باپَتھ ٲسۍ تِم اکھ خاص قسمٕچۍ ژھاوجہِ قسٕم اکھ رَچھان تہٕ یہِ ہسا چھُنہٕ بیٚیَن ژھاوجیٚن ہنٛدۍ پٲٹھۍ ہَموار مٲدانن منٛز رَچھنہٕ یِوان کیٚنٛہہ بٔلکہِ ہسا چھِ یِمَن تھَدیٚن تھدیٚن پربَتن پٮ۪ٹھ یہِ ذات رَچھنہٕ یِوان تہٕ یہِ ہسا چھُ خٲلی أمیٚے ذٲژ پٮ۪ٹھ یہِ اَمیٛک کَپُر فَراہَم سَپدِتھ اَمہِ پَتہٕ ہسا ٲسۍ لوٗکھ کران کٲم یِم ہسا ٲسۍ اَتھہٕ سۭتۍ یہِ یَران وۄنان تہٕ یِم ہسا ٲسۍ اکھ اَتھ بوٚڑ کَپرٕ چھَل اَکھ بَناوان ماننہٕ ہسا چھُ یِوان زِ سُہ پَشمیٖن شال ہسا گوٚو ساروٕیو کھۄتہٕ اَوَل نَمبرُک یُس ہسا غزوات کَپر تہِ اَکہِ واجہِ منٛزۍ ہیٚکہِ نیٖرِتھ تہٕ اَمہِ پَتہٕ اَگر أسۍ کٲم کروٚو قٲلیٖن کامہِ ہنٛز قٲلیٖن کامہِ منٛز ہسا تَتھ منٛز تہِ ہسا چھِ زٕ ژور ژرٛٹہٕ بوجھ أکِس جایہِ بیٚہوان یِموٚو منٛز کیٚنٛہہ نَفر چھِ آسان تِم ہسا چھِ آسان واریاہ ہُنرمنٛد ہموٚو نِش تِم ہسا چھِ آسان وۄستاد روٗدمٕتۍ تہٕ تِم وۄستاد ہسا چھِ اَکہِ خاص تہٕ خاص قسمٕچۍ تعلیٖم ہسا چھِ آسان لیٚکھنہٕ آمٕژ گۄڈٕنیٚتھٕے ییٚمہِ سۭتۍ ہسا یِم طَے چھِ ہیٚکان کٔرِتھ زِ یُس یہِ کَپُر چھُ اَتھ کیٛتھ نَقشہٕ نیرِ تہٕ یہِ کٔژَن رَنگَن ہُند بنہِ تہٕ یُس یہِ وۄستہٕ چھُ یِمَن آسان وۄستاد وَنہوس یہِ ہسا چھُ کران کٲم یہِ ہسا چھُ یہِ روزان پَران تہٕ ییٚمِس یِم ژرٛٹہٕ بوجھ چھِ یِم چھِ روزان بوزان تہٕ تمیٚے حِسابہٕ چھِ یِم روزان اَتھ پَن چھاوان ییٚلہِ ہسا رَنگ بہ رَنگی اَتھ پانہٕ چھِ چھاوان اَمیٚے ترتیٖب سان ییٚمہِ حِسابہٕ یِمَن پَنُن وۄستاد وَنان چھُ تہٕ اَتھ ہسا چھِ اکھ مٲرۍ موٚند نَقشہٕ نیران تہٕ قٲلیٖن کٲم ہسا چھِ گژھان بہتریٖن اَمہِ علاوٕ اَگر أسۍ کَتھ کرو نَقاش نِگٲری ہنٛز اَتھ منٛز ہسا چھِ کران کٲم یِم یِم ہُنرمَنٛد وۄستاد آسان چھِ یِم ہسا چھِ ہیٚچھناوان نَیَن نَیَن تہِ بیٚیہِ ہسا چھِ یِم پانہٕ تہِ کران اَتھ منٛز اۭں شُمٲلی پانہٕ تہِ ہسا چھِ یِم اَتھ منٛز یِمَن اَتھہٕ اَتھہٕ بَٹاوان پانہٕ وٲنۍ تہٕ یِم ہسا چھِ کران کٲم اَتھ منٛز ہسا چھِ خاص کر گژھان ڈوٗنۍ کُلیٛک لٔکٕر ہسا چھِ اَتھ منٛز اسٮتعمال سَپدان تہٕ اَتھ چھِ یِم کینٛژوٚو یِموٚو ہسا چھُ اسہِ شِشتٕروٗ سامان اَتھ خٲطرٕ تھوٚومُت سُہ ہسا چھُ آمُت خاص اَمیٚے کامہِ خٲطرٕ بَناونہٕ تہٕ اَمہِ سۭتۍ ہسا چھِ یِم کران اَمِچ کٲم لوکوٚو ہسا روٗد یہِ پَکناوان برٛونٛہہ یِم پرٛٲنۍ لوٗکھ ٲسۍ تِموٚو ہسا کٔر کٲم یہِ کار ہسا تھوٚو تِموٚو زِندٕ تِموٚو ہسا اکھ پَننہِ عیال منٛزٲسۍ تِم روزان ہٮ۪چھناوان نَیَن نَیَن یِم تِمَن زیٚہان پَننہِ پُیہِ منٛز تِمَن ٲسۍ تِم ہیٚچھناوان یِہِ کٲم تہٕ تِم ٲسۍ بَنان اُستاد تہٕ پَتہٕ ٲسۍ تِم ہیٚچھناوان نَیَن یِم تِمَن برٛونٛہہ کُن زیٚہوان یُس تِمَن نٔوٚو پُیہِ یہِ تِم ٲسۍ تِتھۍ پٲٹھۍ ہیٚچھناوان تِمَن تہٕ یِتھ پٲٹھۍ ہسا تھٲو پرٛٲنیٛوٚو لوٗکو یہِ ہُنر مٔندۍ یہِ کسٕب یُس یہِ ریٚوٲتی کسٕب اوس کٔشیٖر ہُند یہِ ہسا تھوٚو تِموٚو زِندٕ تہٕ پرٛانہِ زَمانہٕ پٮ۪ٹھ وُنِس تانۍ ساسہٕ بٔدۍ ؤری ہسا گٔے تَنہٕ تہٕ مَگر لوٗکھ چھِ وُنہِ یہِ کسٕب کران تہٕ پَنُن روزگار کَماوان